کۄس کۄس ایپ چھےٚ تُہٕنٛدِس فونَس منٛز یۄس تۄہہِ دۄہ دیٖہِش کامٮ۪ن منٛز چھو مدتھ کران تہٕ کِتھ کٔنۍ سٲنِس فونس منٛز چھےٚ واریاہ قٕسمو ہٕنٛز ایپہٕ آسان مثلاً اٮ۪م پے گوٗگٕل پے وَٹسَپ فیس بُک اِنسٹاگرٛام یِم چھِ اَسہِ وارِہو قٕسمو مدتھ کران گوٗگٕل پے چھِ پرٛونٛسہٕ ٹرٛانسفَر کرنَس منٛز مَدتھ کران اٮ۪م پے تہِ چھُ پونٛسہٕ اورٕ یورٕ سوزنَس منٛز مدتھ کران اِنسٹاگرٛام چھِ اَسہِ ییٚلہِ أسۍ بور گژھو دۄہَس منٛز کُنہِ لَٹہِ پَتہٕ چھِ أسۍ تَمہِ پٮ۪ٹھ سُہ مَزٕ حٲصِل کَران تِم ریٖلٕز وٕچھِتھ یا فیس بُکَس پٮ۪ٹھ تہِ یا باقٕے سوشَل میٖڈیا چھِ ییٚمہِ کِنۍ وَٹسَپ چھُ تَتھ پٮ۪ٹھ تہِ چھِ أسۍ اکھ أکِس سۭتۍ کَتھ کٔرِتھ مَزٕ حٲصِل کران تہٕ اطمینان لَبان